اَسلامُ علیکُم وَرَحمتُہ اللہِ وَبَرکاتُہ بہٕ چھَس بَنڈپورِ روزان آز چھِ واریاہ ایپ چھِ چَلان موبایلَس منٛزٕ یوٗٹیوٗب چھِ فیسبُک چھِ سنیپچیٹ چھِ وَٹس ایپ چھِ اِنسٹاگرٛیم چھِ ٹِویٖٹَر چھُ واریاہ ایپ چھِ تِم یِمو سۭتۍ کیاہ فٲیدٕ چھِ اَسہِ فٲیدٕ چھِ اَسہِ یہِ کہِ گۄڈٮ۪تھٕے وَنہٕ بہٕ یُس یہِ یوٗٹیوٗب چھِ یوٗٹیوٗب چھِ اَمِکۍ فٲیدٕ چھِ یہِ اَگر أسۍ أسۍ چھِ سکوٗل گژھان تَتہِ اگر نہٕ اَسہِ لیٚکچَر سَمٕجھ یی کِہیٖنۍ ٹیٖچَر اَسہِ یُس پَرنایہِ پَتہٕ یی نہٕ اَسہِ لیٚکچَر سَمٕجھ کِہیٖنۍ پَتہٕ ہٮ۪کو أسۍ گَرِ چھِ أسۍ کَڑان یوٗٹیوٗب پَتہٕ کھُلاوو أسۍ تہٕ آسٲنی سان چھِ أسۍ ہٮ۪کان تمہِ پٮ۪ٹھ یہِ کٔرِتھ یہِ کوسچَن ہٮ۪کان کٔرِتھ آسٲنی سان اَسہِ چھِ یِوان سمٕجھ تَتھ مَنٛز چھِ مُختَلِف لیٚکچرٕز نیران أسۍ کَڑو تَمہِ پٮ۪ٹھ سُہ چھ یِوان سمٕجھ اَسہِ یا نٮ۪مازِ ہُنٛد طٔریٖق چھُ اَسہِ ہیٚچھناوان تتھ پٮ۪ٹھ یہِ یوٗٹیوٗبَس پٮ۪ٹھ کَڑو أسۍ منتخب حدیث حدیث ہٮ۪کو أسۍ تَمہِ پٮ۪ٹھ پٔرِتھ سُہ چھُ سانہِ خٲطرٕ واریاہ ضٔروٗری یا قنوٗتہِ نازلہ آز چھِ مَطلَب پَلَسطیٖنُک آز چھِ واریاہ زیادٕ تَتہِ حالات خَراب خۄدا صٲب کَرِ رحم تَتہِ تِمَن مُسلمانَن پٮ۪ٹھ تَتہِ چھِ واریاہ ظُلُم چَلان اَگر أسۍ قنوٗتِ نازلہ چھِ أسۍ پَران نٮ۪ماز سُہ ہٮ۪کو أسۍ تمہِ پٮ۪ٹھ کٔڑِتھ یوٗٹیوٗب پٮ۪ٹھ طٔریٖقہٕ وٕچھو تمیُک پہ پَرنُک طٔریٖقہٕ کیٛاہ چھِ سُہ دُعا کیٛاہ چھِ پَرُن قنوٗتہِ نازلہ کِتھ پٲٹھۍ چھِ پَرٕنۍ سُہ ہٮ۪کو أسۍ یا أسۍ پَران چھِ أسۍ نٮ۪ماز حاجتٕچ نٮ۪ماز تَمیُک طریٖقہٕ کِتھ پٲٹھۍ چھِ پَرٕنۍ تِم دُعا کِتھ پٲٹھۍ چھِ یاد کَرٕنۍ سُہ چھِ أسۍ تَتھ پٮ۪ٹھ ہٮ۪کان تمہِ سۭتۍ چھُ اَسہِ یہِ فہ فٲیدٕ مِلان یوٗٹیوٗب سۭتۍ فیسبُک پٮ۪ٹھ چھِ سُہ چھُنہٕ تیوٗتاہ فٲیدٕ منٛد کِہیٖنۍ مگر یِوان چھُ یہِ ہُتہِ گوٚو یہِ ییٚتہِ گوٚو یہِ مٮ۪سیج چھِ اَسہِ دِوان سُہ اِنفارمیشَن چھِ اَسہِ دِوان سۄ اَصٕل کہِ تازٕ تازٕ ییٚتہِ کیٛاہ گوٚو ہُتہِ کیٛاہ گوٚو اَمہِ کِنۍ چھِ اَسہِ واریاہ فٲیدٕ مَند یوٗٹوٗ یہِ فیسبُک تمہِ پَتہٕ چھِ أسۍ چَلاوان وٹسپ وٹسپ تہِ چھُ سانہِ خٲطرٕ ضٔروٗری کہِ اگر أسۍ کینٛہہ آسہِ فوٹوگرٛیف ترٛاوُن یا کانٛہہ ڈاکوٗمنٛٹٕس آسہِ پَتہٕ آسہِ نہٕ أسہِ کانٛہہ گَژھِ سکوٗل یا کُنہِ جایہِ گَژھِ پَتہٕ آسہِ تٔمِس ڈاکوٗمٮ۪نٛٹ کانٛہہ گوٚمُت مٔشتٕے یا آدھار کاڈ کُنہِ وِزِ چھِ گژھان مٔشِد مَشرف چھِ گژھان تہٕ أسۍ ہٮ۪ک أسۍ حظ چھِ تَتھ پَتہٕ ترٛاوان وَٹسیپَس پٮ۪ٹھ سُہ ترٛاوو أسۍ واٹسیپَس پٮ۪ٹھ أسۍ ہٮ۪کو تَتھ فوٹوسٕٹیٹ پَتہٕ کٔرِتھ تمہِ مٔزیٖد چھُ اَسہِ لگان سُہ مطلب فٲیدٕ مَند وَٹسیپ تمہِ پَتہٕ وَنہٕ بہٕ مطلب خرٲبی کیٛاہ چھِ گژھان اگر أسۍ کران کٲم چھِ أسۍ یہِ اَمِکۍ ڈِس ایٚڈوٮ۪نٹٛیج یِمہٕ چھِ یوٗٹیوٗبٕکۍ یوٗٹوٗب چھِ أسۍ کَران یوٗز أسۍ وٕچھان وٕچھو ریٖل یا وٕچھو أسۍ یہِ ویٖڈیوز وٕچھو سانٛگ بوزو کیٚنہہ تہٕ بوزو تَتھ پٮ۪ٹھ یوٗٹیوٗبَس پٮ۪ٹھ یہِ ہورٕ آسہِ اَذان تہٕ گَژھِ ہورٕ أمِس چھنہٕ کانٛہہ خیال امہِ سۭتۍ یُس یہِ میوٗزِک چھُ یہِ چھُ اَتھ ووٚن نبی پاک صلی اللہ علیہ وسلمو یہِ چھُ موٚدُر زہر موٚدُر زَہَر مَطلب أمِس چھُ یہِ مَزٕ لَگان یہِ میوٗزِک یِتھُے أمِس یہِ چھُ آسان مَگر أنٛدرِ زَہَر یہِ چھُ أمِس پانَس کُن مٲیِل کَران یِتھُے اَذان تہِ چھِ یہِ گژھان اَذان چھِ اَذان چھِس أمِس گژھان کِہیٖنۍ کَنَن یہِ چھِنہٕ تویتہِ کَران بَنٛد والیوٗم کَرٮ۪س کَم گَژھٮ۪س کینٛہہ ہَس ٹایمَس دَپہِ ییٖتِس کالَس اَذان بَند گَژھِ کینٛہہ ہس ٹایمَس کَرِ یہِ ولیوٗم بَنٛد کہِ اَذان کَر مَکلاون پٔرِتھ پَتہٕ ترٛاوٕ بہٕ یہِ بیٚیہِ ییٚلہٕ تہٕ اَمہِ سۭتۍ چھِ اَسہِ خراب گژھان أسۍ چھِ سُہ اَذان تہِ گژھان مٔشتٕے یُتھُے یہِ کَران چھِ یُس یہِ اَذان یُس دِوان چھِ مُعذِن چھِ أمِس وَنان یہِ کران چھِ حی علی صلاہ نٮ۪ماز پَرنہٕ یِیِو یہِ کامیٲبی چھو ییٚتہِ نٮ۪مازِ منٛز چھو کامیٲبی اگر یہِ اِنسان کٲم آسہِ کَران یا آسہِ موبایِل چَلاوان یہِ چھِ سَمجان ناعوذ بِللہ استغفر اللہ شِرک کَران کہِ میٛانہِ کامیٲبی چھِ ییٚتھی منٛز بہٕ چھَس ییٚتی پران یہِ بہٕ چھس یہِ وٕچھان مےٚ چھِ أتھی منٛز امہِ سۭتۍ چھِ اَسہِ یہِ گژھان خَرب یا فیسبُک فیسبُک چھِ وَ کُنہِ ساتہٕ چھُ سُہ دِوان مطلب اَصٕل اِنفارمیشَن ہُتہِ گوٚو یہِ ییٚتہِ گوٚو یہِ اَلبتہ اَگر سُہ أسۍ ہیوٚر ہیوٚر کھالو ہیوٚر ہیوٚر کھالو اَتھ مہ اتھ منٛز چھِ اورٕ کینٛہہ تہِ ہٮ۪کان آز چھِنہٕ تیُتھ ماحول روٗدمُت کِہیٖنۍ نہٕ حظ آز چھِ کینٛہہ تہِ کھسان اورٕ ہٮ۪کان کھٔسِتھ فیسبُکَس پٮ۪ٹھ تمہِ خٲطرٕ چھِ یہِ سانہِ خٲطرٕ فٲیدٕ مَنٛد کینٛہہ اَکہِ حِسابہٕ چھِ تہٕ اَکہِ حِساب چھِنہٕ کِہیٖنۍ فٲیدٕ مَند بیٚیہِ وَٹسپ وٹسپ کانٛہہ کویی بھی رانٛگ نَم کانٛہہ تہِ رانٛگ نمبر چھِ یِوان پَتہٕ چھِ تَتھ پٮ۪ٹھ چیٹ کَران یہِ أسۍ لاگو وَنو وَل کَرو أسۍ تہِ چیٹ وٕچھو یہِ کیٛاہ چھِ وَنان کانٛہہ تِژھ کانٛہہ تراے یُس کَران چھِ گۄڈٕ چیٹ آسہِ کَران تِژھ مَطلَب کانٛہہ یُس اَسہِ کَمپیوٗٹَرایزَر یُس آسان چھُ سُہ ترٛایہِ کانٛہہ لِنک تہٕ فرٛاڈ لِنک چھِ آسان کانٛہہ دَپٮ۪س گۄڈٕ بَنایس پَنُن فرٛٮ۪نٛڈ یہِ کانٛہہ آسہِ نہٕ تیُتھ یورٕ تٔمِس آسہِ نہٕ پَیی یہِ کیٛاہ چھِ دَپٮ۪س کَر ژٕ اتھ پٮ۪ٹھ کِلِک ژےٚ یی رِچارٕج یا کینٛہہ کانٛہہ تہٕ یُتھے تٔمۍ تتھ پٮ۪ٹھ کِلِک کوٚر تٔمۍ سُنٛد ڈاٹا سورٕے آز چھِ آسان سورٕے اَتھ پٮ۪ٹھ مَطلب لِنک کٔرِتھ اٮ۪کاوُنٛٹ سورُے تٔمۍ سِٕنٛدۍ پو اٮ۪کاوُنٛٹ منٛز ہیٚکہِ سُہ سٲری پونسہٕ تہِ کھٮ۪تھ تہٕ أمِس خٲطرٕ چھِ یہِ خطرٕ منٛد مطلب فٲیِدٕ مَنٛد اَمہِ اَمہِ سۭتۍ کِہیٖنۍ اَگر أسۍ کَرو أسۍ کَرو کانٛہہ رانٛگ نمبر یی أسۍ کَرو بٕلاک اَسہِ أسۍ کَرو بٕلاک أتی تٮُتھ یُس اَسہِ سیو نمبر آسہِ تٔمِس سۭتۍ ہٮ۪کو أسۍ چیٹ کٔرِتھ تمہِ سۭتۍ چھُ یہِ فٲیِدٕ مَند بیٚیہِ یہِ اِنَسٹاگرٛام اِنَسٹاگرٛام سُہ چھُنہٕ اَسہِ کانٛہہ تہٕ فٲیدٕ دِوان بَس دَرفہٕ دَرٕے یوتاہ کَران ریٖلٕز وٕچھان ریٖلٕز ویٖڈیوز وٕچھان تمہِ سۭتۍ چھِ دٮ۪ماغ گژھان ڈایوٲٹ کَتھ کُن أتھی ریٖلٕز کُن اگر یہِ پَتہٕ یہِ اِنسان نٮ۪ماز تہِ پَران چھِ مگر أمِس چھِ یہِ نٮ۪مازِ مَنٛز تہِ یہِ خَیال یِوان مےٚ روٗد ہُہ وٕچھنُے مےٚ چھُ ہُہ سیٖریَل وٕچھُن یا یوٗٹیوٗبَس پٮ۪ٹھ مےٚ چھُ ہُہ سیٖریَل وٕچھُن مےٚ چھُ یہِ وٕچھُن تیوٗت پَزِ نہٕ اَسہِ یہِ موبایل چَلاوُن کِہیٖنۍ یہِ تیوٗت ریٖلہٕ پَزَن نہٕ اَسہِ وٕچھِنۍ کِہیٖنۍ ییٚمہِ سۭتۍ مطلب أسۍ ڈایوٲٹ گژھو اُکنُے اَسہِ ہٮ۪ک روزِ نہٕ پَتہٕ نٮ۪مازِ مَنز تہِ نہٕ خیال کِہیٖنۍ أسۍ کیٛاہ چھِ کَران اَسہِ پَزِ تیوٗتاہ چَلاوُن یوٗتاہ اَسہِ ضوٚرَتھ لَگہِ یا یوٗتاہ أسۍ اَمہِ پٮ۪ٹھ ہٮ۪کو ہیٚچھِتھ یا کۄسچَن چھُ آسان ایٚکزامَس مَنٛز چھِ واریاہ ضوٚرَتھ لَگان یوٗٹوٗب اَسہِ پَزِ تِتُے چَلاوُن یوٗتاہ اَسہِ ضوٚرَتھ لَگہِ